اسلام علیکُم بہٕ چھَس حظ کرَان اولا ڈرایٚوَرَس سۭتۍ کَتھ بہٕ حظ چھَس ییٚتؠن زیٖرو بِرٛجَس نزدیٖک ییٚتؠن یہِ اٮ۪ریٖنا کیٚفے چھُ یا اٮ۪ریٖنا ریٚسٹوٚرنٛٹ چھُ بہٕ چھَس أتِتٕھی وٕنکؠن پرِیٚزیٚنٹ تہٕ بہٕ چَھس یژھَان اَکھ اولا بُک کَرٕنۍ مےٚ حظ چھُ گژھُن جواہَرنَگر تامَتھ تہٕ بہٕ چَھس یژھَان زانُن کہِ اگر تُہۍ ٹایِمَس پؠٹھ ہیٚکِو وٲتِتھ تِکیازِ مےٚ حظ گوٚو واریاہ لَیٹ مےٚ چھُ جَلدی آفِس واتُن تہٕ بہٕ چھؠس وٕنکؠن زیٖرو بِرٛجَس نزدیٖک أریٖنا ریٚسٹورَنٛٹ یُس چھُ أتِتٕھی چھَس بہٕ وٕنٛکؠن تہٕ مےٚ چھُ اُمیٖد کہِ تُہۍ یِیِو یوٗت جَلدی تُہۍ ہیٚکِو کٔرِتھ تیوٗت جَلدی واتِو تُہۍ یَتھ لُوٚکَیٚشنہٕ پؠٹھ